میون فیورِٹ سِنگر چھُ ارِجیٖت سِنگ کیازِ کہِ تٔمۍ سٕنز وایِس تٔمۍ سٕنز آواز چھِ واریا ہ اَصٕل تٔمۍ سٕنز پٔرسٔنیلٹی چھےٚ اَصٕل زیادٕ چھِ مےٚ تٔمۍ سٕنز أچھ گژھان خۄش تِمن أچھن منٛز چھُ اِنسان مَدہوش گژھان سُہ چھُ واریاہ اَصٕل تٔمۍ سُند ہِیر تٔمۍ سُند ڈریسِنگ سٹایِل مطلب پَلو لگانُک طریٖقہٕ ہُہ تٔمۍ سٕنز وایِس مطلب ییٖژاہ آواز چھِ تٔمِس اِنسان چھُ اِنسان چھُ مَدہوش گژھان تٔمہِ سٕندۍ آوازِ منٛز کہِ اِنسان ییٚلہِ تٔمۍ سُند سِنگِنگ تٔمۍ سُند گٮ۪وُن چھُ یہِ چھُ سونگ چھُ بوزان اِنسان چھُ ہٲران گژھان تٔمِس چھُ اَللہ تعالٰی ہن زَن اَتھٕ پھروٗمٕتۍ ۂٹِس تٔمِس چھُ وایِس واریاہ زیادٕ ییٚلہِ تہِ سُہ گیوان چھُ مےٚ چھُ دِل واریاہ خۄش گژھان تٔمۍ سٕندۍ سۭتۍ تٔمۍ سٕندۍ آوزا سۭتۍ چھُ سکوٗن یِوان تِم چھِ واریاہ اَصٕل باقین کَمپوزَرن کھۄتہٕ چھُ تِمن تِہنز پٔرسَنیلٹی واریاہ زیادٕ اَصٕل تِہُند تِہُنٛد تِہنز آواز حدٕ کھۄتہٕ زیادٕ واریاہ زیادٕ مَشہوٗر کیازِ کہِ مےٚ چھُ پَسند تٔمۍ سُند سنٛگ تٔمۍ سُنٛد گیوُن تٔمۍ سُند ڈریسِنگ سٹایِل ییٚلہِ تہِ سُہ گیوان چھُ مےٚ چھُ دِل واریاہ خۄش گژھان مےٚ چھُ واریاہ سکوٗن مِلان تٔمۍ سٕندۍ گیونہٕ سۭتۍ تِم چھِ واریاہ زیادٕ اَصٕل تِہِندۍ سونگ بوزان بہٕ چھَس آسان دُہٲے بوزان تِہندۍ سونگٕس چھس بہٕ بارٕ بارٕ رِپیٖٹ کٔرِتھ بوزان